اہن سا آ مےٚ چھُ سِنگنٛگ منٛز گول سیٚٹ کوٚرمُت فیوٗچرٕ خٲطرٕ یُس زن بہٕ اکھ پیشن چھُس یژھان بناوُن فیوٗچرس منٛز تہٕ یہِ ایٚسپایریشن یہِ اِنسپایریشن چھِ مےٚ نِمٕژ أکِس سِنٛگرس نِش یُس زَن اکھ ریپ سنٛگر چھُ آ ییٚمِس زَن سُند ناو چھُ اینوے وینٹایی یُس زن پنٕنۍ ریپ سانٛگ ویٖڈیو چھِ ترٛاوان یوٗٹیوٗبس پؠٹھ یِم زن واریاہ دِلچسپ چھِ میانہِ خٲطرٕ آسان تہٕ بہٕ چھُس تٔمۍ سٕنٛدۍ تِم سٲری ویٖڈیو وُچھان تہٕ سٲری سانگ بوزان تہٕ اکھ انسپریشن چھُس بہٕ تٔمِس نِش حٲصِل کران تہٕ تٔمسٕے وُچھِتھ کوٚر مےٚ یہِ گول سیٹ فوٗچرٕ خٲطرٕ زِ بہٕ تہِ کر سِنٛگِنٛگ تہٕ بیاکھ اکھ سنٛگر سُہ تہِ چھُ ریپ سنٛگرٕے یٔمِس زن ناو چھُ اینسٹین یوٗٹیوٗبس پؠٹھ سُہ تہِ چھُ پنٕنۍ یِم ریپ ویٖڈیو سانگ ترٛاوان یوٗٹوٗبس پؠٹھ تہٕ پتہٕ چھُس بہٕ وٕچھان تہٕ یِمو سۭتۍ چھُس بہٕ واریاہ تہِ مُتٲثر گژھان تہٕ یِم یِہٕنٛزٕ یہِ محنت وُچھِتھ تہٕ یِہٕنٛزٕے یہِ پتہٕ اتھ منٛز کامیٲبی وُچھِتھ کوٚر مےٚ یہِ گول سیٹ پنٕنہِ زنٛدگی منٛز زِ بہٕ تہِ کرٕ سِنٛگِنٛگ باقٕے وَس